السلامُ علیکُم جناب بہٕ چھُس حَظ کران ڈِپارٹمینٹل سٹورس سۭتۍ کتھ خانی خانی پورہ جِناب مےٚ اوس سامان تھوڑا بُہت ضرورت گرٕ خٲطرٕ أسۍ حَظ روزان محمد پورہ اہن حَظ اۭں جِناب تُہۍ ؤنتو مےٚ یہِ نوٗن کۭتس حَظ کِلو گژھان نہ حَظ تھوٚد تھوٚد قٕسم چھُ مےٚ نِیُن نہ حَظ ییٚتہِ حَظ چھِ دِوان ترٛہے رۄپیہِ کِلو وۄنۍ اگر تھوڑا بُہت تمہِ کھۄتہٕ اگر کم گژھِ تہٕ

ترٛےٚ رۄپیہ یہِ ؤنتو مےٚ چاے تہٕ کھنڈ اوس مےٚ نِیُن چاے کوٗتاہ گژھِ کِلو

نہٕ حَظ سستہِ پہم وۄںۍ کٔرہوُس تھوڑا بُہت کینٛہہ اُکُن یُکن چلو سر ٹھیٖکھ چھُ یہِ گٔے مہربٲنی بیٚیہِ صابن بنیہ سر اصٕل پہم تھٔز صابن ڈٹال ڈٹال بنیہ یا لایف باے

نہ بیاکھ چھے نہ سۄ پیکٹس منٛزٕے آسان سۄ شیٹھن ہنٛز پیکٹس منٛز چھے نہ سۄ امہِ کھۄتہٕ بٔڑ آسان اہن حَظ چلو سر تھٔیو تیٚلہِ سُہ تہِ تہٕ بیٚیہِ کھنڈ چلو سر ٹھیٖکھ چھُ وۄنۍ تہٕ مےٚ چھِ ہوٗم ڈیٚلِؤری کرناوٕنۍ چلو سر ٹھیٖکھ بہٕ کرہو تۄہہِ ایٚس ایٚم ایٚس یہِ ہسا یہِ ٹھیٖکھ چھا ای میل بہٕ کرہو تۄہہِ ایٚڈرس پنُن سیٚنٛڈ ییٚلہِ یوٚتن وٲتِو اہن حَظ پیمینٹ کرٕ بہٕ ییٚتتھنٕے یوٚتن وٲتِو مےٚ کٔرزیۄ تُہۍ فون بہِ کٔرٕ پیمینٹ ییٚتتھنٕے چلو سر شُکریہ شُکرِیہ سر